بہٕ اوسُس اَکہِ وِزِ اوسُس بہٕ ممبٕے تہٕ تَتِہ انے مےٚ اکھ فون سُہ اوس تتہِ چور بازارُک فون تہٕ سُہ پیٚیے مےٚ دَہن ساسن یُس لَچھس رۄپیس فون چھُ پٮ۪وان سُہ پیٚیے مےٚ دَہن ساسن تہٕ مگر سُہ اوس اصل کٲم کران بٹ تتھ اوس یہِ زِ سُہ اوس نہٕ اصلی اوس نہٕ سُہ اصلی آرجنل آی فون کینٛہہ تہٕ تیٚمۍ تیٚمۍ دیُت گۄڈنِکِس ٹایمس دیُت تیٚمۍ اصل یہِ مطلب اصل ایکٕسپیٖرینٕس ملیو مےٚ تمہِ سۭتۍ مگر پتہٕ ییٚلہِ تتھ ٹایم ہیوٚتُن وارٕ وارٕ گژھُن سُہ گوٚو تمہِ پتہٕ خراب بیٚیہِ کیاہتانۍ بیٚیہِ ٲسۍ تتھ رانٛگ کالٕز یِوان یہ چھُ میون فون یِتھ پٲٹھۍ باقٕے اوس سُہ ہُتھ پٲٹھۍ سسٹم وایز اوس سُہ اصل بیٚیہِ اوس نہٕ بیٹری تتھ تیوٗتاہ ٹایِم نٮ۪ران کینٛہہ سکریٖن اوس تتھ اصل گیم غیرہ ٲس تتھ پٮ۪ٹھ اصل ہٮ۪کان گِندِتھ مگر جارجر اوس آسان تتھ سۭتۍ تھاوُن لٲگتھ آسان تھاوُن تتھ اوس نہٕ باقٕے تیُتھ سسٹم وسٹم کینٛہہ سُہ انے مےٚ ممبٕے چور بازار انیو مےٚ سُہ دہن ساسن یُس مطلب لَچھس رۄپیس چھُ فون پٮ۪وان سُہ انے مےٚ دَہن ساسن تہٕ بیٚیہِ اوس مےٚ تمہِ وِزِ ٲسۍ مےٚ دوس سۭتۍ تِمو تہِ ووٚن یتھ پٲٹھۍ ان ان تہٕ مگر چلو کینہہ چھُنہٕ یہِ گوٚو تہٕ سُہ گوٚو